اگر ہَسا بہٕ ٹرٛیوٕل کَرٕ کُنہِ جایہِ گژھِ مِثال کُنہِ ٹوٗرَس بہٕ ہَسا چھُس یَژھان گژھُن اَمریٖکہ یوٗ ایس اے تِکیٛازِ بہٕ ہَتھ چھُ یَژھان وٕچھُن تِہنٛزَن تَتہِ ڈیولَپمٮ۪نٛٹ کۭتیاہ چھِ تِمو کٔرمٕژ پنٛنِس مُلکَس منٛز تہٕ بیٚیہِ ہَسا چھُس بہٕ یَژھان وٕچھُن کہِ تہِ تَتہِ خلق کۭتیٛاہ سِولایزٕڈ چھِ تِمَن کوٗتاہ شعوٗر چھِ پنٛنہِ کَنٹرٛی سۭتۍ فار ایٚکزامپٕل اگر تِمَن وَتہِ پٮ۪ٹھ مِثال کینٛہہ کھٮ۪وان آسَن تِم چھا پَنُن اَصٕل پٲٹھۍ تِم چیٖز مِثال تٔمِس تِم کَوَر ترٛاوان ڈَسٹبِیٖنَس منٛز کِنہٕ کِہیٖنۍ نہٕ پَنٕنۍ سِٹی تھاوان صاف پَنٕنۍ کَنٹری تھاوان صاف یا بہٕ ہَسا وٕچھ تَتیٚکۍ تِم ٹرٛیفِک روٗلٕز مِثال تَتِکۍ اگر ٹرٛیفِک روٗلٕز چھِ مِثال بَنٲومٕتۍ یہِ نَسا کانٛہہ کٕہٕنۍ تہِ ڈرٛیوَر نَسا ہیٚکہِ نہٕ سِکِسٹی یا سٮ۪وَنٹی اٮ۪بَو ہٮ۪کہِ نہٕ سُہ سُپیٖڈ پنٛنہِ گاڑِ ہٕنٛز سُپیٖڈ کٔرِتھ ایٚکسیٖڈ کِہیٖنۍ نہٕ اگر ہَسا کَرِ سُہ تٔمۍ ساتہٕ ژھٮ۪نَن پانَے اٮ۪کاوُنٛٹہٕ منٛز پونٛسہٕ تمہِ ساتہٕ ہَسا گژھِ فایِن ژٕ تہِ ہَسا چھُس بہٕ یَژھان وٕچھُن کہِ تِم چھا تِم روٗلٕز فالو کَران یا اگر تِم کَران چھِ اگر تِمَن منٛزٕ باے چانٕس گَژھِ سُپیٖڈ ایٚکسیٖڈ تہٕ تِمَن چھا اَتہِ پیمٮ۪نٛٹ یا فایِن ژَت ژھَنان اٮ۪کاوُنٛٹَس منٛز کِنہٕ کِہیٖنۍ نہٕ تہٕ بیٚیہِ اَتھ چھُس یژھان بہٕ تَتیُک کٕلیمیٹ تمہِ ساتہٕ تَتھ ہاٹ کٕلیمیٹ چھا یا وِنٹرَس منٛز چھا سٕنو چھا پیٚوان زیادٕ تَتھ دوران تہِ چھِ کَران تِم مگر تَتہِ سٕنو پیٚوان چھِ وِنٹرَس منٛز تِمَن ما چھِ اٮ۪لیکٹِرٛکسِٹی گژھان کَٹ یا تِمَن کَمَن کَمَن مُشکِلاتَن یِم چھِ تِمَن پٮ۪وان سامنہٕ کَرُن کِنہٕ تَتہِ چھُنہٕ باسان تِمَن کِہیٖنۍ اگر ہَسا تَتہِ شیٖن پیٚیہِ تَتہِ نہ سا چھُنہٕ دَپان تیٖژ ٹیکنالجی زِ تَتہِ ہَسا چھِ دَپان تَتہِ چھِ سڑکَن گژھان تَلَے ہیٖٹ اَپ اگر ہَسا تَتہِ شیٖن پیٚیہِ سُہ ہَسا چھِ شیٖن گژھان مٮ۪لٹہٕ سُہ ہَسا چھِ پانٛژھ مِنٹ ہَسا چھِ گژھان سُہ ہَسا چھِ مٮ۪لٹہٕ گژھان تَتھ چھِ آب بَنان تَمہِ پَتہٕ ہَسا چھِ تَتھ گژھان کٲم سَڑکہٕ چھِ پَتہٕ چھِ ہَسا گَژھان سُہ ڈرٛاے تَتہِ نَسا چھُنہٕ تَران فِکرِ کہِ شیٖن چھا پیٚومُت یِمے یِمے چیٖز چھُ یَژھان بہٕ وٕچھُن تَتِکۍ مِثال خاص کَر بیٚیہِ یوہٕے سا تَتہِ خلقَن ہُنٛد سِوَلایزیشَن مَطلَب سِوَلایزٕڈ خلق تِم کۭتیاہ چھِ پَننہِ کَنٹری سۭتۍ محبت کَران تِم کۭژاہ صفٲیی چھِ تھاوان پَننہِ کَنٹری خٲطرٕ تِکیٛازِ اِنسان ہَسا گژھِ تَمہِ سۭتۍ مُتٲثِر سُہ ہَسا کَرِہا پَننہِ پَتہٕ تور یِتھ پَننِس مُلکَس منٛز مِثال تٔمی آیہِ پَکہِ ہَا سُہ سِوالایزڈ بَنیہِ ہا سُہ تہِ سُہ ہَسا تھٲیِہ ہا پَنٕنۍ کَنٹری صاف یہِ ہَسا یہِ بٮ۪مارِ نِش روزِ ہا تَمہِ پَنٕنۍ پَنٕنۍ کَنٹری محفوٗظ تہٕ اوٗرۍ ہَسا چھُ مےٚ اِرادٕ گژھنُک اگر ہَسا بہٕ گژھٕ زِندگی منٛز کُنہِ ساتہٕ تِکیٛازِ اَمریٖکہ یُس ہسا وٕنکٮ۪س چھُ یِوان ماننہٕ یہِ ہَسا یہِ اَکھ ڈیٚولَپٕڈ کَنٹرٛی اَکھ تٔتھۍ منٛز ہسا وُچھ ہا بہٕ تَتیُک سِسٹَم کیاہ چھُ تَتیُک نظام کیٛاہ چھُ تَتیُک رہن سیٚہن تِہُنٛد کھٮ۪ن چٮ۪ن کِیٛاہ چھِ تِہُنٛد ڈایِٹ کیاہ چھُ تِم کر چھِ کیاہ چھِ کھیٚوان کیاہ چھِ کران تِہِنٛزن کَمپٔنی ہُنٛد سِسٹَم وُچھ ہا بہٕ تَتہِ تہٕ تُہٕز سڑکہٕ وٕچھ ہا بہٕ تِہِنٛدۍ فُٹ پاتھ وٕچھ ہا بہٕ تِہُنٛدُے مِثال ٹیکنالجی سورُے ہَسا وٕچھ ہا بہٕ تہٕ یہِ ہَسا چھِ مےٚ زِندگی ہُنٛد شوق کہِ اگر ہَسا بہٕ ٹرٛیوٕل کَرٕ تہِ کُنہِ تہِ ساتہٕ تہٕ بہٕ ہَسا اَسہِ میون یُس ٹرٛیولِنٛگ آسہِ ٹیوٗر آسہِ سُہ ہَسا آسہِ یوٗ اٮ۪س اے اَمریٖکہ